ہیٚلو تُہۍ چھُو حظ کار اُونَر مےٚ حظ اوس ٲں صُبحَس پِکنِک گژھُن ٲں کیٛاہ تُہۍ ہیٚوا دۄہ پٲٹھۍ کِنہٕ کِلوٗمیٖٹَر حِساب